پٲنٛژھ ڈیٹ یِم مے یاد چھِ تِم چھِ یِتھ کٲٹھۍ پَنٛدَہ اَگَست کُنوٕ شٮ۪تھ سَتتٲجی یِتٕھے کٲٹھۍ چھُس بہٕ زامُت شُراہ جَنوٕری کُنوُہ شٮ۪تھ تہٕ نَمَتھ یِتٕھے کٲٹھی ترٛییِم ڈیٹ یُس مے یاد چھُ ییٚمہِ دۄہ ٲس اینٛگیجمٮ۪نٛٹ مے بٮ۪نہِ سُہ چھُ تُروٛواہ اِگَست زٕساس تہٕ زٕتوٚوُہ یِتٕھے کٲٹھۍ ژوٗرِم ڈیٹ یُس مے یاد چُھ یُس آرٹِکَل پھٹرووُکھ ییٚتہِ سُہ اوس پانٛژھ اَگَست زٕساس تہٕ کُنوُہ یِتٕھے کہ بیاکھ ڈیٹ یُس مے یاد چھُ ییٚتہِ اوس بوٚڑ دۄہ تُرُوہ مارٕچ زٕساس تہٕ تٕرٛووُہ